بارہمولہ ڈِسٹرٛکُک اگر وٕنۍکٮ۪ن وٕچھو آبٕچ واریاہ زیادٕ قلعت چھِ ہر کُنہِ جایہِ نہٕ کینٛہہ اڑٮ۪ن اڑٮ۪ن جاین چھُ آبٕچ واریاہ زیادٕ قلعت روڈ چھ واریاہ زیادٕ خراب واریاہ زیادٕ خراب چھِ واریاہَن جاین چھِنہٕ میٚڈِسٕنَل فیسلٹیٖز تہِ چھِنہٕ کِہیٖنۍ نہٕ ہاسپٹل چھِنہِ واریاہن علاقن منٛز چھِ ہاسپٹل مگر تِمن منٛز چھِنہٕ ڈاکٹر فیسلٹی چھنہٕ تِمن منٛز تتہِ کہیٖنۍ اصٕل پاٹھۍ اولڈٕ ایج ہومٕز یِم یِم فیسلٹیٖز تہِ چھنہِ کُنی جایہِ چھِنہِ یِم بارہمولاہس منٛز چھِنہٕ یِم کُنے جایہِ چھِنہِ یم فیسلٹیٖز خاص کر آب روڈ چھِ بارہمولہ ڈِسٹرٛکس واریاہ زیادٕ خراب یِم وٕنۍکٮ۪ن فیس چھِ پٮ۪وان کَرُن اٮ۪لڈٲرسن